مےٚ اوس پٔتمہِ لَٹہِ اَکھ ٹیٖشٲٹ رٮ۪ڈ ٹیپٕچ کٔرمٕژ آرڈَر مِنترٛا پٮ۪ٹھ تہٕ مےٚ اوس اٮ۪کچُلی کوٚرمُت اٮ۪کٕس اٮ۪ل آرڈَر تَمہِ خٲطرٕ اوس مےٚ پے کوٚرمُت برونٛہٕٕے پَتہٕ آیہِ مےٚ اَکہِ دۄہ کال تہٕ مےٚ کوٚر سُہ آرڈَر رِسِیٖو آرڈَر یُتھُے مےٚ رِسِیٖو کوٚر مےٚ لٲج تَمہِ پَتَن سۄ ٹیٖشٲٹ پانَس تہٕ سۄ گٔیہِ مےٚ واریاہ بٔڑ ییٚلہِ مےٚ سۄ بٔڑ گٔیہِ تہٕ مےٚ کوٚر واپَس مِنترٛا اٮ۪کاوٹَس پٮ۪ٹھ لاگ اِن تہٕ مےٚ وٕچھ تَتہِ پَنُن آرڈَر تہٕ آرڈرَس پٮ۪ٹھ لاجیو مےٚ کَرُن اٮ۪کٕس چینٛج یُتھُے مےٚ اٮ۪کٕس چینٛج کوٚر تہٕ تَمہِ خٲطرٕ اوس نہٕ یَتھ پِک اَپ اٮ۪ڈرَس اوس نہٕ ییٚمہِ خٲطرٕ موٗجوٗد بالکُل تہِ کِہیٖنۍ امہِ پَتہٕ پیٚو مےٚ سُہ ضٔروٗری رِٹٔرٕن کَرُن تہٕ یُتھُے مےٚ رِٹٲرٕن کوٚر حالانکہ مےٚ اوس گۄڈنٮ۪تھٕے پے کوٚرمُت تہٕ

تٔمۍ سٕے کوٚر مےٚ فون تٔمۍ دوٚپ ژےٚ ہسا میلہِ یِم چھِ تھَاوان منٛزٕ ترٛٮ۪ن دۄہَن اندر اندر ہَسا گژھِ چون یہِ رِفنٛڈ تہٕ فلحال چھُس بہٕ تٔتھۍ پیاران تہٕ حالانکہ وُنہِ چھِ دُسَتَتھ گَنٹہٕ گژھنَے تہٕ دُسَتتھَن گنٹَن منٛز ووٚن یِمو ژےٚ ہسا گژھِ یہِ رِفنٛڈ بالکُل واپَس